یِم ہسا ییٚتِکۍ نِوٕز ووٕز وَنان وٲلۍ چھِ تِم تِم ہَسا چھِنہٕ بلکل تِم ہسا نہٕ تِم ہسا چھِ بلکل تہِ پوٚز وَنان کِہیٖنۍ تِم ہسا چھِ واریاہ اَپُز وَنان اَتھ متعلق ٲں یِمن ٲں یِمن زٔمیٖندارَن ؤمیٖندارَن متعلق یِم ہسا سٲنِس ٲں ایریا ہس منٛز یا سٲنِس گامَس منٛز یا سانہِ مطلب ٲں نزدیٖکی جایَن منٛز یِم ہسا بِچٲرۍ زٔمیٖندار چھِ تِمن ہسا چھِ واریاہ محنت پیٚوان کَرٕنۍ تِمن ہسا چھِ کُنہِ ساتہٕ آبٕچ آبٕچ کٔمی آسان کُنہِ ساتہٕ چھَکھ نہٕ کھاد بَنان کیٚنٛہہ کُنہِ ساتہٕ چھُکھ نہٕ بیٛول بَنان کینٛہہ کُنہِ ساتہٕ چھُکھ نہٕ زٔمیٖن اصٕل آسان کیٚنٛہہ کُنہِ ساتہٕ چھُ ڈونٛٹھ پیٚوان ییٚمہِ ییٚمہِ کہِ وجہ سۭتۍ تِہُنٛد سورُے فصٕل چھُ خراب گژھان مگر ییٚتِکۍ یِم ہسا نِوٕز وٲلۍ چھِ تِم ہسا چھِ صرف اَپُز وَنان کہِ یِمہٕ یِمن ہسا کوٚرُکھ مدد یہِ ٲں بیٚیہِ چھُنہٕ یُس ہسا گورمیٚنٛٹ سُہ تہِ چھُ سُہ تہِ چھُنہٕ زیادٕ دھیٛان ویٛان دِوان تہٕ تِم ہسا چھِ پَننہِ مطلب خٲطرٕ پَننہِ لالچہِ موٗجوٗب یِہُنٛد فٲیدٕ یِہُنٛد فٲیدٕ تُلان تہٕ ٲکھتی تہِ تِمَن نِوٕز ٲکھتی نِوٕز پھٔہلاوان تہٕ ٲں مطلب مدد ودتھ نہٕ پَتہٕ کَران کِہیٖنۍ یِم ہَسا سانہِ یِم ہسا نِوٕز ٲں رِپورٹر چھِ یِم ہَسا چھِ واریاہ اَپُز وَنان بِچارِٮس زٔمیٖندارَن ہنٛدۍ متعلق یہِ چھِ زٔمیٖندارسٕے آسان بِچٲرِس پَتہ کہِ سُہ کۭژاہ ٲں محنت چھُ ؤرۍ یَس کران تاکہِ تاکہِ تٔمِس گژھہِ ٲں تاکہِ تٔمِس گژھہِ ٲں اکھ ٲں فصٕل میلُن تہٕ سُہ ہیٚکہِ پَنٕنۍ زندگی پَنٕنۍ پَنٕنۍ گھرکیٚن ہِنٛز تہٕ پَننیٚن شُریٚن ہِنٛز زِنٛدگی گُزٲرِتھ مگر یِم ہسا ییٚتِکۍ نِوٕز ٲں رِپورٹر چھِ ییٚتِکۍ یِم ٲں میٖڈیا وٲلۍ چھِ یِم ہسا چھِ پنُن لالچہٕ موٗجوٗب پننہِ پونٛسو موٗجوٗب یِمن فٲیدٕ تُلان تہٕ ٲکھتی نِوٕز پھٔہلاوان کہِ آ یِمن کٔرِو مَدد یِمن کٔرِو ہُہ تہٕ ٲں لاسٹَس چھُنہٕ پتہٕ بِچاریٚن تِمن کٕہٲنۍ آسان تہٕ یہِ ہسا چھُ واریاہ اَپُز یِم ہسا چھِ سٲری اَپُز وَنان کٕہٲنۍ نَہ سا چھُنہٕ یِمو منٛز پوٚز وَنان